مےٚ چھُ سٮ۪ٹھاہ ٹایِم فارمَس پٮ۪ٹھ دیُٚتمُت اَسہِ اوس گٲو فارَم ییٚتیٚن بہٕ مطلب پانہٕ تہٕ ٲسٕس کُنہِ وِزِ تِمَن سۭتۍ کَران تِمو گاوو دیُٚت اَسہِ واریاہ زیادٕ مَدَد دۄد أسۍ ٲسۍ ڈیٖل کَران دۄدٕچ أسۍ ٲسۍ دۄد کٕنان پانہٕ یاکہ أسۍ وَنو کہ گُہہ چھِ أسۍ مِلان نیران سُہ چھِ أسۍ پَتہٕ واریاہن جایَن ہٮ۪کان کٕنِتھ تہِ تَمیُک اَکھ بٮ۪نِفِٹ وَنہٕ بہٕ تمیُٚک اَکھ فٲیدٕ چھُ وَنُن وَنہ وَنہٕ بہٕ زِ اگر أسۍ یُس اَسہِ گَریُٚک دۄد چھُ آسان سُہ چھُ آسان ساروی کھۄتہٕ مُفیٖد دۄد بیٚیہِ گۄڈ دوٚیُم فٲیدٕ چھُ تَتھ یہِ زِ یُس یہِ گُہہ چھُ نیران تَمہِ سۭتۍ تہِ چھِ بیٛا سانٮ۪ن زٔمیٖنَس واریاہ اَصٕل یہِ گژھان زرخیز چھُ سون زٔمیٖن گژھان بیٚیہِ چھِ سانہِ جِسمہٕ خٲطرٕ تہِ واریاہ زیادٕ ضروٗری أسۍ کَرو اٮ۪گزَرسایز أسۍ روزو کُنہِ سۭتۍ آوُر بیٚہنہٕ کھۄتہٕ اَصٕل چھِ زِ أسۍ روزو آوٕرۍ مےٚ چھِ تَتھ فارمَس پٮ۪ٹھ سٮ۪ٹھاہ ٹایم دیُٚتمُت کیازِکہ تٔمۍ فارمَن تھٔونَس بہٕ تہِ ٹھیٖک میون پوٗرٕ گَرٕ تہِ ٹھیٖک